آ اسلامُ علیکُم تُہۍ چھُو حظ بَٹھہٕ وٲلۍ اَہن حظ اَسہِ حظ آسہٕ سیرِ ضوٚرَتھ حظ اَسہِ اوس یہِ بہٕ چھُس ٹھیکہٕ دَر تہٕ مےٚ چھِ یَتھ سُکوٗلَس حظ ٹھیکہٕ یہِ چھِ گورمٮ۪نٛٹٕچ کٲم حظ تہٕ اَسہِ ہسا سیرِ گاڑِ پنٛژاہ شیٹھ ضوٚرَتھ آ وۄنۍ ؤنِو تُہۍ ریٹ کیٛاہ چھِ یہِ اَکھ نَمبر زٕ نَمبر اَتھ کیٛاہ ریٹھا چھِ گژھان ٹھیٖک حظ چھُ یہِ سیٖر گَژھِ آسٕنۍ اَصٕل اورکہِ کھۄتہٕ گَژھِ آسٕنۍ اَصٕل سیٖر اچھا تہٕ بیٚیہِ گَژھِ آسٕنۍ یہِ سیٖر گٔژھ ڈَبٕل ڈَے آسٕنۍ مطلب تھوڑا گَژھِ شو تہِ دیُن ٹھیٖک تہٕ بیٚیہِ حظ چھُ یہِ چھُ گورمٮ۪نٛٹٕچ کٲم آسان اَتھ منٛز چھِ تھوڑا پونٛسَن ڈِلے تہِ گژھان أسۍ حظ پونٛسہٕ دِمو أسۍ قٕسطن منٛز گۄڈٕنٮ۪تھ دِمو أسۍ أڑۍ زٕ پَتہٕ یہِ چھُ تھوڑا اَتھ چھُ ٹٮ۪نٛڈر وٮ۪نٛڈَر تہِ اَتھ چھُ تھوڑا ٹایمٕے لَگان یہِ تُہۍ ؤنِو اَگرَے تۄہہِ اَتھ پٮ۪ٹھ یی برابردی أسۍ دِمو گۄڈٕنٮ۪تھ اٮ۪ڈوانٕس فِفٹی پٔرسنٛٹ پَتہٕ دِمو أسۍ تَمہِ پَتہٕ سیرِ ترٛٲیِتھ تُہۍ تُہۍ ؤنِو

اچھا تُہۍ ؤنۍتو مےٚ یہِ تیٚلہِ کَر ترٛٲیِو تُہۍ سیرِ حظ چلو آز حظ گوٚو آز چھُ دٔہِم پنٛدہٲیمہِ گژھَن واتنہِ حظ سیرِ تیٚلہِ تہٕ تَمی دۄہ ترٛاوو أسۍ مطلب نٮ۪صٕف پیمٮ۪نٛٹ تہِ ٹھیٖک چھےٚ چلو ٹھیٖک چھُ بِہِو خۄدایَس حوال